ہَیٚلو اسلامُ علیکم وعلیکُم اسلام اہن حظ آ تُہۍ چھِو حٲز ٹھیٖک اچھا اچھا اچھا کیاہ دٔلیل یہِ کَمہِ سۭتۍ یہِ کَر پٮ۪ٹھ اچھا اچھا کَتِتھس چھِ پین کَتیٚتھ چھِ باسان اچھا کھۄوُر پہمتھ زَنگہِ ما چھِ پین کَران اچھا پکنس منٛز ما چھِ کیٚنٛہہ پرابلِم گَژھان اچھا تۄہہ باسیوٕ کیٚنٛہہ مطلب تُہۍ چھو کَران ریٚسٹہٕ پانہٕ از کیٚنٛہہ تُہۍ کیاہ چھو پانہٕ کَران

اچھا اچھا اَمہِ برٛونٛہہ اَمہِ برٛونٛٹھ گٔیوٕ تُہۍ زانٛہہ کٲنٛسہِ ڈاکٹرس نِش اچھا تَتھ پٮ۪ٹھ کیاہ ہاوان اچھا اچھا دوا کوتاہ ٹایِم گوٚوٕ تۄہہِ کھیٚوان اچھا وۄنۍ کریوٕ بَندٕے اچھا اچھا گوٚو ٹھیٖک أسۍ چھِ کِلنکسٕے پٮ۪ٹھ آسان تہٕ تُہۍ یِیو آتھوارِ دۄہ چھِ أسۍ فُل ڈے آسان ییٚتہِ بیٚیہِ چھِ آسان بٹوارِ دۄہ اَکہِ بَجہِ پَتھ کُن اہن حٲز آ ٹھیٖک حٲز اوکے اوکے اللہ حافِظ